اَسَلامُ علیکُم میون پَسنٛدیٖدہ دۄہ اوس یِژ پٔر مےٚ بایِک أنۍ آ مےٚ ٲسۍ نہٕ مانان گَرِ بایِک اَنٕنۍ کیٚنٛہہ کیٛازِکہِ واریاہ اٮ۪کسِڈٮ۪نٛٹ تہِ چھِ گژھان اگر واریاہ اٮ۪کسِڈَنٛٹ تہِ چھِ گژھان بایکہِ پٮ۪ٹھ بیٚیہِ چھِ یہِ خطرناک اگر بایکہِ پٮ۪ٹھ اٮ۪کسِڈٮ۪نٛٹ گوٚو یہِ چھُ بَچُن چھُ آسان واریاہ مُشکِل تہٕ یہِ تہٕ ہُہ کٔرِتھ تہٕ پاپَن پاپَس کوٚر مےٚ واریاہ زار پار تہٕ تٔمۍ وَنے ٹٮ۪نتھَس منٛز اَن کیٛاہ تام کٔژ تام ژور ہَتھ پیٚٹھۍ مارکٕس تہِ مےٚ أنۍ تہٕ مےٚ أنِکھ پَتہٕ بایِک یُتھُے مےٚ صُبحٲے ووٚتھُس پاپَن ٲس تھوٚمُت بایکہِ وٲلِس فون کٔرِتھ سُہ ٲس پارکہِ منٛز بایِک حظ تہٕ یُتھُے بہٕ نٮ۪بَر درٛاوُس چاے واے چیٚمہِ مےٚ ٲس نہٕ توٚتام پَے کیٚنٛہہ یُتھُے بہٕ نٮ۪بَر درٛاوُس تہٕ اَتہِ وُچھ مےٚ بایِک سُہ اوس میون زِندگی ہُنٛد گۄڈٕ بہتریٖن دۄہ ہٮ۪لمِٹ تہِ اوس پاپَن اوٚنمُت تھومُت گٕلوز تہِ ٲسۍ سورُے کیٚنٛہہ سورُے کیٚنٛہہ اوس تِمَن یُتھ بایکہِ پٮ۪ٹھ لَگان چھِ سُہ اوس مےٚ واریاہ بہتریٖن دۄہ تہٕ پَتہٕ گوس بہٕ تہٕ رٔٹم کُنٛز یُتھٕے مےٚ کُنٛز رٔٹۍ بایِک چَلٲو مےٚ سُہ اوس مےٚ بہتریٖن دۄہ تہٕ یِہوٚے چھُ میون زِندگی ہُنٛد بہتریٖن دۄہ